سوٗن کَلچَر اوٗس وارِیاہ زیادٕ فیمَس یِوان ماننہٕ سارنٕے چھِ پَتہ کہِ سوٗن کَلچَر اوٗس فیمَس مگر ییٚلہِ اسہِ لوٗگ وُچھُن اسہِ لٲجۍ ہالی وُڈ موٗویٖز وُچھنہِ اسہِ لٲجۍ بالی وُڈ موٗویٖز وُچھنہِ سوٗن کَلچَر گوٚو ٹوٹَلی چینٛج یہِ گوٚو چینٛج مطلب ویٚسٹٲرٕن اسہِ لوٗگ ویٚسٹٲرٕن کَلچَر اَپناوُن اسہِ وُچھ بالی وُڈ یا ہالی وُڈ موٗویٖزَن منٛز یِم چھِ لاگان ٹاپ شٲرٹ ییٚتہِ تہِ لوگُکھ تی کَرُن أسۍ ٲسۍ لاگان پَنٕنۍ پھیٚرَن زٔٹۍ کیٛاہ اوٗس آسان پھیٚرَن اوٗس آسان یا اسہِ اوٗس آسان کَلَس ڈُپٹہٕ گٔنٛڈِتھ سُہ گوٚو چینٛج وۄنۍ چھِ آسان وےٚ بلکل ٲں ٹاپ شٲرٹ چھِ آسان اِنسانَس لٲگِتھ سُہ چھُنہٕ باسان تِنہٕ یہِ چھا کٔشیٖر ہُنٛد چھا یا نیٚبرٕ پٮ۪ٹھ چھا آمُت یا أسۍ ٲسۍ ییٚتہِ اوٗس ٲں کوامَن اسہِ أسۍ ٲسۍ دانَس پٮ۪ٹھ ٲسۍ أسۍ ٲں کَران مگر وۄنۍ ٲں وُچھ اسہِ لوٗگ اسہِ ٲں وُچھُن یِمُو منٛز ڈرٛامہٕ ہاو وامہٕ ہان مَنٛز لوٗگ اسہِ وُچھُن کیٚنٛہہ یا ٲں سوشَل میٖڈیا ہَس پٮ۪ٹھ چھِ أسۍ وُچھان کیٚنٛہہ کیٚنٛہہ چیٖز نٔے نٔے پَتہٕ چھِ أسۍ تی اَپناوان اسہِ لٲگۍ گیسَن پٮ۪ٹھ کَرُن ہُو یہِ یا ییٚتہِ ٲسۍ أسۍ أسۍ ٲسۍ روزان یِمَن ٲں خامُو مکامَن مَکانَن منٛز مگر وَنہِ کیٛاہ چھُ وَنہِ چھِ أسۍ سیٖمیٚنٹُو مکان بَناوان ٲں تہٕ نیٚبرِمیٚن ہنٛدۍ پٲٹھۍ سیٖمیٚنٹ مَکان یا یِم تہِ تِم چھِ کَران استعمال تہِ چھِ أسۍ تہِ لاگان اسہِ تہِ لوٗگ تی کَلچَر مطلب تی لوٗگ اسہِ تہِ اَپناوُن أسۍ تہِ چھِ کَران تی بیٚیہِ ٲسۍ أسۍ ٲں ٲسۍ ترٛاوان وَگو ٲسۍ ترٛاوان وال ٹُو وال ٲسۍ ترٛاوان پَتہٕ ٲسۍ تِمنٕے پٮ۪ٹھ بیٚہوان مَگر وَنہِ چھُنہٕ کٕہٲنۍ وَگو یا وال ٹُو وال ترٛاوان سٲری چھِ فُلورِنٛگ چھِ کَران یا کیٚنٛہہ ماربٕل واربٕل یہِ تہِ نیٚبرٕ چھِ آسان تہِ چھِ کَران ییٚتہِ چھُنہٕ یِوان پرٛیٚزناونَے کہِ ٲں اِنسان مطلب یہِ چھا نیٚبرِم کہِ نہٕ یہِ چھُ ییٚتیُک ییٚتہِ ٲس نہٕ فار ایٚگزامپٕل وارِیاہ چیٖز گٔے اَمہِ سۭتۍ یُس اسہِ سوٗشَل میٖڈیا لوٗگ وُچھُن اَمہِ سۭتۍ گٔے وا سوٗن کَلچَر گوٚو ٹوٹَلی اسہِ اَپنُوٗو ٹوٹَلی ویٚسٹٲرٕن کَلچَر اسہِ کوٚر مَشروٗو پَنُن کَل ٲں کَلچَر بالکُلٕے مَشروٗو اسہِ یہِ اِنسانَس چھُنہٕ سَمجھی تَران کہِ اَمہِ اَمہِ چیٖزٕ سۭتۍ مَشروٗو اسہِ کہِ یہِ اسہِ پَنُن یہِ أسۍ مطلب سٲنۍ مَدَر لینٛگویج چھِ کَشمیٖری مگر وۄنۍ ییٚتِچ کیٛاہ چھِ باسان اِنسان سٕنٛزۍ سونٛچ کۭژاہ یہِ چھِ أمِس چھُِ باسان اگر أسۍ کَشمیٖری کَرو تہٕ سوٗن سِٹیٚنٛڈارڈ گژھہِ تمہِ سۭتۍ ڈَوُن وَنہِ اگر أسۍ اُردو تہِ چھِ کَران ٲں وۄنۍ تَمہِ سۭتۍ تہِ چھُ باسان تٔمِس نَہ مےٚ پَزِ انٛگریٖزۍ کَرُن ٲں ٹوٹَلی مطلب ٹوٹَلی چھِ تٔمِس باسان کہِ یُس پَنُن تٔمِس مَدَر لینٛگویج چھُ سُہ چھُ تٔمِس باسان کہِ یہِ نا اَمہِ سۭتۍ گژھہِ باسہِ بہٕ زٲہریہ ڈَوُن سِٹیٚنٛڈارڈ ہُنٛد تہٕ سُہ چھُ ویسٹٲرٕن کَلچَر سۭتۍ چھِ تٔمِس باسان نہ اَمہِ سۭتۍ چھُس بہٕ ہاے سِٹیٚنٛڈارڈ یِوان ماننہٕ تٔمۍ ترٛوٗو پَنُن کَلچَر بالکل سایڈَس تٔمۍ سَمجھُے نہٕ یہِ میوٗن کَلچَر یُس چھُ مطلب کہِ کوٗتاہ اِنفلَنس کوٚر ویسٹٲرٕن کَلچَر سۭتۍ کوٗتاہ اِنفٕلَنس گوٚو یہِ میوٗن سوٗن کٔشیٖر ہُنٛد کَلچَر